آ یِم زَن موبایِل چھِ ریٚڈیو چھِ نِوٕز پیٚپَر چھِ یِم چھِ دِوان اٮ۪کُریٹ نِوٕز ہاں کُنہِ ساتہٕ چھنہٕ آسان اِہنٛز نِوٕز جیٚنون کِہیٖنۍ یِم اِتھے پٲٹھۍ کیٚنٛہہ آفا وافا پھٔہلاوان لیکِن زیادٕ تَر چھِ آسان یُس زَن نِوٕز پیٚپَر چھِ موبایل چھِ ریٚڈیو چھِ یِمن پٮ۪ٹھ چھِ اَصٕل نوٕز اصل نِوٕز مِلان یُس زن عام اِنسانس خٲطرٕ واریاہ زیادٕ ضُروٗری چھِ یِتھ پٲٹھۍ کُنہِ جایہِ کانٛہہ سیٖکم آسان تِم چھِ تَتھ رِلیٚٹِڈ چھِ یِوان کُنہِ جایہِ کانٛہہ نوکری وکری آسان درٛامٕژ تَتھ رِلیٚٹِڈ چھِ آسان کُنہِ جہِ چھِ آسان کانٛہہ اٮ۪گرِکَلچر سیٖکم آسان سۄ تام چھِ سۄ تہِ چھِ نیران تمی پٮ۪ٹھ نَنان اَصٕل پٲٹھۍ اِسلیے چھِ یُس زن نِوٕز پیٚپر چھِ آسان یُس زَن اخبار چھِ آسان ریٚڈیو چھِ آسان بیٚیہِ موبایل زَن فیسبُک ویسبُک آسان یِمن پٮ۪ٹھ چھِ زیادٕ تر چھِ آسان اصلی نِوٕز ہاں کُنہِ کُنہِ سات چھِنہٕ آسان اصٕل نِوٕز فیک نِوٕز تہِ لیکِن تمہِ وجہ سۭتۍ وَنان اتھ پٮ۪ٹھ چھِ آسان آصٕل نِوٕز کِہیٖنۍ تہِ اتھ پٮ۪ٹھ چھِ آسان فٲیدٕ منٛد نِوٕز تہِ وارِیاہ زیادٕ